ہیٚلو اَسَلام علیکُم ٹھیٖک اصل پٲٹھۍ

اچھا یہ کتھ کنۍ نیوکھ ژوٗرِ یہ اوسہَ تُہۍ پیدلۍ ٲسوٕ تُہۍ پکان کنہ تُہۍ ٲسِو گاڑِ مَنٛز

اچھا اچھا یہِ کتھ یہ کتھ جایہ گوٚو واقع اچھا ٹھیٖک ٹھیٖک مین جایہ گاندربل کتھ جایہِ اچھا ٹھیٖک ٹھیٖک بیٖہامہ ہس نِش یہِ پرزٕنوٚو پرزناونہ ہیٚکِو تُہۍ اگر أسۍ کینٛہہ دِمو تمس یہِ فوٹو چھِ اَسہ ییٚتہِ واریَہَن ہٕنٛد اگر أسۍ فوٹو ہیٚکو تُہۍ ہیٚکِو پرزٕنٲیِتھ کُس اوس کیاہ اوس کنہ تۄہہِ چھو نہٕ یہِ ذہنَس مَنٛز کینٛہہ اچھا ٹھیٖک ٹھیٖک آ تمس کیاہ اوس سُہ کوتاہ بوٚڑ کیوتاہ اوس لَکُٹ اوسہ بچہِ اوسہ کنہ بوٚڑ اوس موٚہنیو اچھا ٹھیٖک ٹھیٖک لٲگِتھ کیاہ اوسُس پَلَو کیاہ اوسُس لٲگِتھ اچھا ٹھیٖک ٹھیٖک چَپل ٲسۍ سہٕ لٲگِتھ کنہ بوٗٹھ اوسُس لٲگِتھ اچھا اچھا بوٗٹھ ٹھیٖک ٹھیٖک أسۍ کرو یہِ أسۍ کرو یہِ ٹریس کینٛہہ چھُ نہٕ واتہ تُہۍ مہ ہیٚیِو ٹیٚنشن کِہیٖنۍ نہٕ بیگَس مَنٛز کیاہ کیاہ چیٖز ٲسۍ وٕ تۄہہِ اچھا اچھا ٹھیٖک ٹھیٖک فون تتھ فونَس مہَ کَریو فون تنہٕ پیٚٹھ یا تمیُکۍ فون نمبر چھُوٕ تۄہہِ اچھا ٹھیٖک ٹھیٖک فون چھُ یِوان سُچ آف تتہِ پیٚٹھ تمے ساتہٕ گۄ وَ فون سُچ آف کنہ تمہ پَتَن گوٚو فون سُچ آف گنٹہٕ اوٚڑ گنٹہٕ اچھا فون کُس کالٹی کمیُک اوس فون کمہ کمپنی ہُنٛد اوس اچھا اوپو ٹھیٖک ٹھیٖک ٹھیٖک چھُ کینٛہہ چھُ نہٕ پرواے أسۍ کرو اتھ پیٚٹھ یہِ کاروٲیی سٹارٹ کینٛہہ چھُ نہٕ پرواے تُہۍ ہیٚیِو مہ ہیٚیِو ٹیٚنشَن کِہیٖنۍ یہِ گَژھِ جلد از جلد تُہٕنٛز کٲم گَژھِ جلد از جلد انجام یِن دنہ تُہۍ مہ ہیٚیِو ٹیٚنشن کِہیٖنۍ نہ یہِ گَژھِ پَک رَٹون أسۍ جلدی تُہۍ مہ ہیٚیِو ٹیٚنشن کِہیٖنۍ نہ کِہیٖنۍ چھُ نہ پرواے ونۍ روٚٹ اسہ تُہُنٛد نمبر چھُ اَسہِ ییٚتہ کینٛہہ چھُ نہٕ پرواے أسۍ کرو تۄہہِ کال انفارم أسۍ وچھو سی سی ٹی وی فُٹیج وُٹیج وچھو أسۍ کینٛہہ چھُ نہٕ اد حظ ٹھیٖک چھُ